ہندوستانس منز چھُ واریاہ زیاد نَوجَوان جَنریشن یۄس زَن اَہم کِردار چھ مطلب مُلقٕچ ڈؠولپمیٚنٹ بَڈاونَس منز پلے کَران ییٚتہِ چھ لُکھ گورمِنٹ جاب تہِ کَران پرایویٹ سؠکٹَرَن منز تہِ جاب کَران مطلب مؠکزِمَم چھ کَران پرایویٹ سؠکٹَرَن منز جاب ییٚتہِ چھ بَجہِ بَجہِ کَمپنی تِمَن منز چھ لُکھ کَران کٲم مَگر آز کل چھُ تھوڑا کم کم گَسان کیازکِہ وَنہِ آے آرٹِفِشَل اِنٹیلِجَنس مِشیٖنو سۭتۍ چھ یِوان زیاد کٲم کَرنہٕ مطلب کانٛہہ یہِ دہ اِنسان مطلب دَہن دۄہَن کٲم کَرِہَن تہِ چھ اَکھ مِشیٖن کَران گنٛٹن منز یا مِنٹن منز اِسلیے چھُنہٕ مطلب لُکَن ہٕنز اِنسانن ہٕنز ضرورت پؠوان وۄنۍ کیٚنٛہہ گورمِنٹ تہِ چھُنہٕ خاص تیُتھ قَدَم تُلان کیٚنٛہہ مطلب ییٚمہِ سۭتۍ بےٚ روزگٲری خَتم گَسہِ ییٚتہِ چھُ سانہِ کٔشیٖر منز زیاد بےٚ روزگٲری نوکری چھ نہٕ مِلان مطلب نوجَوان چھ واریاہ زیاد بےٚ روزگار اَگر نوکری مِلان تہِ چھ اَگر نوکری مِلان تہِ چھ تٕہ مگَر تَتھ منز چھ آسان کوٚرپشَن یا چھُ آسان سِفٲرِش یِم پَڑا لِکھا چھ آسان یِم یہِ قٲبِل نَوجَوان چھ آسان تِمَن چھُ نہٕ مطلب موقع مِلان یہِ جاب کَرنس کیٚنٛہہ تہٕ یِم چھ کیٚنٛہہ خاص بٔڈۍ چَلینج یِم زَن ٲسۍ مطلب فیس چھُ پؠوان کرٕنۍ